اہن سا بہٕ سا بہٕ حظ چھُس یژھان گژھُن أکِس جایہِ یتھ زن ناو چھُ پیرِس یۄس زَن فرانسس منٛز چھ اتھ ہسا چھِ ونان کلچرل سٹی اتہِ ہسا چھِ ڈفرینٛٹ کلچر یِوان لبنہٕ اتہِ ہسا چھِ اکھ ہتھ تہٕ ترٕٛونزہ فیمس میوزیم یِوان لبنہٕ یِم ڈفرینٹ جاین منٛز چھِ أتھۍ پیرسس منٛز اتہِ ہسا چھِ دُنہیٖچ اکھ فیمس پینٚٹنگ یِوان لبنہٕ بییٚہِ ہسا چھُ اتہِ دُنۍہوٗک اکھ فیمس ٹاور یتھ زن ناو چھُ ایٚفٮ۪ل ٹاور اتھ پیرسس حظ منٛز حظ چھ اکھ سٹی سۄ حظ چھِ انڈرگرونٛڈ اتھ پیر پیرسس چھُ بیاکھ ناو یتھ زن ونان چھِ سٹی آف لایٹ بہ ہسا چھُس امہِ موجوٗب یژھان اور گژھُن تِکیازِ بہٕ چھُس اکھ فٹ بال فین تہِ یُس زَن اتیُک فٹ بال کٕلب چھُ پی ایچ جی کٕلب پیرس سینٹ جرمین اتہِ ہسا چھُ اکھ پٕلیر یِہُنٛد میٛسی بہ ہدسا چھُس تٔمۍ سُنٛد واریاہ بوٚڑ فین بہ ہسا چھُ امہِ موٗجوٗب یژھان پیرس گژھُن تِکیازِ بہ سا چھُس یژھان تٔمِس سۭتۍ ہین ہیٛنڈ شیک کرُن یہِ ہسا چھُ مےٚ بوٚڑ اکھ ڈریٖم بییٚہِ ہسا چھُ فرانس فٹ بال نیشنل کٕلب یہ ہسا چھُ مےٚ واریاہ پسنٛد اتھ منٛز ہسا چھِ واریاہ پٕلییر آ امہِ منٛز ہسا چھُ مےٚ ایٚمبابی اکھ سُہ تہِ چھُ مےٚ واریاہ پسنٛد پٕلییر بہ ہسا چھُس تٔمِس سۭتۍ یژھان زنٛدگی منٛز اکہ نتہٕ اکہِ لٹہِ مِلُن یہِ ہسا چھُ مےٚ بوٚڑ ڈریٖم کہِ بہٕ گژھہٕ پیرس یہوے چھُ میون وجہہ زِ بہٕ گژھہٕ پیرس ٹریٚوٕل کرنہِ